ہیلو اسلام علیکُم وعلیکُم اسلام ٹھیٖک چھِو حظ شُکُر رۄبَس کُن ٹھیٖک

اہن حظ آ ٹھیٖک کَر ٲسۍ تۄہہِ ضروٗرت ٹھیٖک یہِ تُہۍ کٔرۍ زیٚو کٲم نَہ تُہۍ یہِ صُبَن چھُ تۄہہِ ضروٗرت تَقریٖباً کٔژِ بَجہِ کاہہ بَجے ٹھیٖک تُہۍ کٔرۍ زیٚو کٲم نہ تُہۍ ییٖزیٚو یوٗرۍ یوٚتُے دُکان تۄہہِ چھا پَیی سٲنٮ۪ن دُکانُک یہِ ایٚڈرَس چھا تُہۍ پایی کَتٮ۪ن چھُ اسہِ ٹھیٖک تُہۍ چھُو پاے تُہۍ کَرہو بہٕ کٲم ییٚتھۍ نمبرَس کَرہو تۄہہِ بہٕ وٹسایپ نا پَنُن ایڈرَس تہٕ تُہۍ وٕچھ زیو پگہہ وٲتۍ زیٚو تُہۍ تقریٖباً کَہہ بَجے یوٚتَن أسۍ ترٛوو تۄہہِ ییٚتتھٕے فوٹوگراف بٕتھِ کَنۍ تہٕ پَتہٕ یُس قٕسٕم تۄہہِ یِتھ پٲٹھۍ تۄہہِ مطلب ضروٗرت آسہِ تِتھۍ پٲٹھۍ ہیٚکو أسۍ تۄہہِ ییٚتٮ۪ن بٕتھِ کَنۍ دِتھ بٕتھِ کَنۍ کَرو أسۍ ییٚتٮ۪ن کَتھ اَصٕل پٲٹھۍ تہٕ تُہۍ ہیٚکِو تُہۍ ؤنِو پَتہٕ کِتھ پٲٹھۍ چھِو تۄہہِ ضروٗرت کٔمۍ فوٹوگرٛاف چھِ ضروٗرت تہٕ تِم مِلن تۄہہِ ییٚتٮ۪ن اَہَن حظ اچھا ٹھیٖک یوٗتاہ پاسپوٹ سایز آسان چھِ یوٗجؤلی تَمہِ کھۄتہٕ چھُ تۄہہِ تھوڑا زٕ بوٚڑ ضروٗرت نا ٹھیٖک یہِ تۄہہِ چھَو پَے مطلب یہِ اگر تۄہہِ پَے آسِو آلریڈی اگر تُہۍ سُہ یہِ کَسٹمَر ٲسِو نا سٲنۍ تۄہہِ آسیو مطلب یہِ کُنہِ لَٹہِ تُلۍ مٕتۍ ییٚمہِ دۄہ فوٹو تۄہہِ آسیو تیٚلہِ پَتہ ییٚتٮ۪ن چھَنہٕ مطلب سانہِ کالٹی منٛز چھَنہٕ آسان کِہیٖنۍ تہِ یہِ پرابلِم اَسہِ ییٚتٮ۪ن چھِ آسَان اَصٕل کالٹی یہِ یُس تَتہِ یہِ چھُ آسَان میٹیٖریَل تہِ لٲگِتھ کیٚنٛہہ مطلب یہِ پیپَر سُہ تہِ چھُ آسَان ٹھیٖک بیٚیہِ چھِ آسَان ہُتھ پٲٹھۍ تہِ چھَنہٕ آسَان مطلب شیڈ ویڈ فوٹو شایِن تہِ چھِ آسَان ٹھیٖک وۅنۍ چھُو نہٕ تۄہہِ گۄڈنِکۍ لَٹہِ مطلب یُن یوٚتَن تُہۍ وٕچھِو بٕتھ کَن ییٚتٮ۪ن کٕہٕینۍ تہِ مطلب یہِ شِکایت آسوٕ تۄہہِ ٹھیٖک أسۍ حظ چھِ أکِس فوٹو کاپی چھِ أسۍ یَتھ پاسپوٹ سایز آسَان چھِ تَتھ چھِ أسۍ دہ رۄپیہِ ہٮ۪وَان أکِس کاپی ژور اگر تُہۍ نِہو گٔیے ژَتجی رۄپیہِ مگر وۅنۍ چھُو تۄہہِ دَپَان تھوڑا یہِ تُہۍ چھُوا دَپَان تھوڑا گژھِ آسٕنۍ یہِ بٔڑٕے پہم کاپی رَژھ کھنٛڈ تہٕ تَتھ وٕچھو أسۍ پَتہٕ کوٗتاہ بوڑ ؤنِو تُہۍ ییٚتٮ۪ن بٕتھِ کَنۍ تیٖژاہ مطلب اگر تُہۍ ؤنِو تھوڑا رَتھ کھنٛڈٕے بور مطلب یہِ اَکھ زٕ سیٚنٹی میٖٹر تہٕ تیٚلہِ ہٮ۪کو تَتھ چھِ پانٛژھ رۄپیہِ علاوٕ پَتہٕ ؤنِو نا تۄہہِ اَسہِ بٕتھِ کَنۍ ییٚتٮ۪ن کوٗتاہ بوڑ چھُ ضروٗرت تَمے حِساب گژھِ ٹھیٖک یوٗجؤلی چھِ أسۍ تھاوَان یِمن یِمن فوٹوَن خٲطرٕ نا یِم فارَم فوٹو آسن پاسپوٹ سایز تِمَن چھِ أسۍ تھاوَان وایِٹ کَلَر پٔتۍ کِنۍ سٲری چھِ یِم کَسٹمَر چھِ وَنَان تی أسۍ چھِ تھاوَان تِتھے پٲٹھۍ وَنۍ یُس تۄہہِ پانَس باسہِ نا پگہہ پَتہٕ ییٚتٮ۪ن ٹھیٖک تہٕ أسۍ ہٮ۪کو تۄہہِ سُے تھٲیِتھ کِہیٖنۍ تہِ چھُنہٕ پَرواے ٹٮ۪نشَن ہٮ۪نس چھَنہٕ ضروٗرت کِہیٖنۍ پگہہ نَو بَجے پَتھ کُن ہیٚکِو تُہۍ شام پَگہہ نَیہِ بَجہِ پٮ۪ٹھ لگ بگ شامَس سَتہِ بَجہِ تام ہیٚکِو تُہۍ کُنہِ تہِ ساتہٕ یِتھ ٹھیٖک چھُ کِہیٖنۍ چھُنہٕ پَرواے بہٕ کَرٕ تۄہہِ وٕنۍ پَنٕنۍ یہِ ایڈرَس کَر تۄہہِ بہٕ وَٹسایپ تہٕ پَگہہ وٲتۍ زیو تُہۍ چلو بِہِو رۄبَس حوالہٕ